کۄپوارا ڈِسٹرکس واریاہ جایہِ یِم ایٹریکٹ چھِ یِوان ماننہٕ اَگر أسۍ وٕچھو لولاب سایڈٕ لولاب سایڈٕ چھُ واریاہ زیادٕ مطلب نیچوٗرل بیوٹی ایٹریکشن یُس مطلب لُکن چھِ پانہٕ ؤنۍ کران تتہِ چھِ مطلب ہر رَنگ تَتہِ چھِ مطلب واریاہ زیادٕ لولاب ویلی چھےٚ یا پارکہٕ چھےٚ تٔمۍ چھِ یِوان واریاہ زیادٕ یِوان مطلب ٹوٗرِسٹ یِوان وِزِٹ چھِ تِم مطلب تَتہِ کران تٔمۍ چھِ تمَن چھُ چیٖز مطلب یہِ ایٹریکٹ کران مطلب تمَن چھُ فریش اَیر چھُ آسان موٹین چھُ آسان واٹر فالِنگ چھِ آسان تٔمۍ چیٖز چھِ واریاہ زیادٕ مطلب یُس أکِس اِنسانَس واریاہ ایٹریکٹ مطلب تَتہِ کران اَگر أسۍ مطلب وٕچھو کھیٖر بَوٲنی چھُ تَتہِ تہٕ چھُ یِم مطلب یِوان لوٗکھ مطلب ہَر وُہرِ چھُ یِوان تِم تور دَرشن کرنہِ اَگر چِلڈرَنٔز پارٕک چھُ یا اَگر أسۍ لولاب ویلی أسۍ وٕچھو تَتہِ چھُ مطلب سُہ چھُ مطلب واریاہ زیادٕ ایٹریکٹیو یِوان ماننہٕ سُہ تہِ چھُ یِوان مطلب زیادٕ مانا ہوا ییٚتہِ چھُ واریاہ جنگلہٕ اَگر أسۍ سادنا ٹاپ وٕچھ تَتہِ تہِ چھُ کیاہ چھِ اَتھ وَنان واریاہ زیادٕ تَتہِ تہِ چِھِ واریاہ زیادٕ بیوٹی تہٕ کیاہ چھِ وَنان بییہِ واریاہ زیادٕ چہِ تٔمۍ یِم مطلب سِگنِفِکینٹہٕ چھِ واریاہ زیادٕ اہمِیت چھِ سٲنِس مطلب أکِس تٔمۍ چھِ کٔشیٖر کۄپوارا ڈِسٹرکس واریاہ بیوٹِفوٗل بَناوان موٹینٔز چھِ آسان تَپٲرۍ تٔمۍ تہِ چھِ تٔمۍ چھِ واریاہ زیادٕ ایٹریکٹیو بَناوان